پانٛژھ نمبر یِم دَہہِ پٮ۪ٹھ دَہَن لَچھَن تانۍ چھِ تَمہِ تَتھ منٛز چھُ گۄڈنیُٚک اَکھ ہَتھ تہٕ اَکوُہ دۄیِم گوٚو اَکھ ساس تہٕ پٕنٛژٕ ترٛیٚیِم گوٚو ژور لَچھ پٕنٛژٕ ساس تُرٛواہ بیٛاکھ نمبر گوٚو شےٚ لَچھ پنٛژاہ ساس تہٕ لاسٹُک نمبر یُس چھُ سُہ گوٚو نَو لَچھ نمنمتھ ساس تہٕ نمنمتھ